آ تہٕ مےٚ چھِ کُکنگ منٛز یُس سیُن رَنُن آسان چھُ مےٚ چھُ سُہ سورُے کینہہ سیُن تَگان رَنُن تہٕ چاہے سُہ کۄکُر ٲسۍ تن ماز ٲسۍ تن ژامَن ٲسۍ تن پرٛیتھ کینہہ ویرایٹی چھِ مےٚ تگان رَنٕنۍ مَگر اکھ حیرت کُن کَتھ چھِ یہِ کہِ ٲلوٕ چھِنہٕ مےٚ تَگان رَنٕنۍ کینہہ ٲلون مےٚ یا لیٚدٕر گَژھان زِیادٕ نَتہٕ چھُ گَژھان لیٚدٕر کَم امہِ کِنۍ چھِ مےٚ یُس مےٚ فیملی چھِ تِم چھِ مےٚ وارِیاہ زِیادٕ تعٲریٖف کَران میٲنِس رَننس زِیادٕ تر چھس نہٕ بہٕ رَنان کینہہ مَگر ییٚمہِ ساتہٕ تہِ بہٕ رَنہٕ منٛزٕ منٛزٕ کُنہِ ساتہٕ تہٕ میٲنۍ فیملی ہِنز رِیٚکشَن یُس تُہنٛد یہِ چھِ آسان وَن وَنُن یُس تِم ونان چھِ تہٕ سُہ چھُ واریاہ زِیادٕ مےٚ ہیٚمت دِوان کِیازِ کہِ اکہِ لَٹہِ گژھِ غَلط دٔیمہِ لَٹہِ گژھِ غَلط ترٛیٚیمہِ لَٹہِ چھُ ٹھیٖک گَژھان تہٕ پرٛیتھ کٲنٛسہِ کورِ پَزِ اتھ کُن کَرُن تِکیازِ پَتہٕ چھُنہٕ برٛونٛہہ کُن پیٚوان بیٚکِس گَرس منٛز تہِ گَژھُن

امہِ کِنۍ گژھِ آسُن أکِس کورِ یہِ ہُنر تہِ زِ تٔمِس گژھِ تَگُن رَنُن تہِ تہٕ مےٚ چھِ گاڈ تہِ تَگان رَننہِ زِندٕگی منٛز چھُ مےٚ گۄڈنِچ لَٹہِ اکہِ دۄہ گاڈٕ رَنہِ مَژٕ شُکر خۄدایس کُن تہٕ کہِ تتھ پیٹھ ٲس میٲنۍ فیملی واریاہ زِیادٕ خۄشہِ کہِ سانہِ مےٚ بیٚنہِ یا سانہِ کورِ تہِ بَنٲو بَناین گاڈٕ تہٕ تِم تہِ بَنے واریاہ زِیادٕ اصل تِکیازِ مےٚ آسہٕ گۄڈنِچ لَٹہِ تِم بَناونہِ تہٕ مےٚ چھِ واریاہ یِم سَبزی یا یِم چھِ آسان سیُن وُن ماز واز واریاہ بَنٲمٕتۍ تہٕ ہَر وِزِ آیہِ میٲنۍ تعٲریٖف کَرنہٕ تہٕ میٲنۍ ہابی یُس چھِ سُہ چھس بہٕ تتھ کُکنگ پیٹھ دِوان زِیادٕ فوکُس تہٕ اوٕے کِنۍ چھُ مےٚ زِیادٕ پَسند